مےٚ کوٚر گۄڈٕنیُک آرڈَر میٖشوَس پٮ۪ٹھ میٖشوَس پٮ۪ٹھ ییٚلہِ مےٚ آرڈَر کوٚر مےٚ آے سٕماٹ واچ تَتھ منٛز آو مےٚ واریاہ زیادٕ ڈِسکاوُنٛت تہٕ کوٚر مےٚ آرڈَر آرڈَر یُتھٕے مےٚ کوٚر تہٕ آو سُہ پانٛژھِ دۄہہِ بعد تہٕ کوٚر مےٚ تَتھ تَتھ ٲسۍ واریاہ زیادٕ سُہ اوس کالٹی ہُنٛد اَصٕل سُہ اوس کمپٔنی ہُنٛد واریاہ زیادٕ اصٕل تَتھ ٲسۍ تَتھ درٛاو واریاہ زیادٕ اٮ۪سٹِمیٹ ٹایِم تہِ پَتہٕ یُتھٕے سُہ مےٚ ٲنۍ ٲنۍ مےٚ گَرٕ لَگٲو مےٚ گۄڈٕنِکۍ پھِرِ پیوٚو تَتھ آب تَتھ گوٚو نہٕ کِہیٖنۍ دٔیمہِ پھِرِ ییٚلہِ تَتھ آب پیوٚو تَتھ گوٚو تھوڑا لایِٹ کَم سۄ لٔج نہٕ اَصٕل پٲٹھۍ پَکنہِ کیٚنہہ تہٕ اوس سُہ پرٛوٚڈَکٹ آو سُہ مطلب پَتہٕ اوس سُہ ٹھیٖک پکان پَتہٕ درٛاو تَتھ واریاہ زیادٕ ٹایِم تہِ تہٕ بیٚیہِ اوس سُہ واریاہ زیادٕ آصٕل پرٛوٚڈَکٹ تہٕ پَتہٕ یُتھٕے مےٚ پرٛوٚڈَکٹ اون درٛاو مےٚ گۄڈٕنیُک میٖشوَس پٮ۪ٹھ گۄڈٕنیُک آو مےٚ آرڈَر آصٕل تَتھ منٛز آو مےٚ ڈِسکاوُنٛٹ ساس رۄپیہِ اوس سُہ پَتہٕ آیہِ مےٚ تَتھ فِفٹی پٔرسَنٛٹ ڈِسکاوُنٛٹ تہٕ دِتُکھ مےٚ سُہ پانٛژَن ہَتَن رۄپِیَن پَتہٕ یُتھٕے مےٚ سُہ اون لٲج مےٚ تَتھ پیوٚو مےٚ گۄڈٕنِکہِ پھِرِ آب دٔیمہِ پھِرِ پہِ تہٕ پیوٚو گٔے تھوڑا سُہ خراب پَتہٕ یُتھُے مےٚ تَتھ لگٲے رۄپیہِ پانٛژھ ہَتھ رۄپیہِ بیٚیہِ پٮ۪ٹھٕ تہٕ کٔر مےٚ سُہ ٹھیٖک پَتہٕ گوٚو نہٕ تَتھ کِہیٖنۍ تَتھ لگاو مےٚ واٹر پرٛوٗف شیٖشہِ پٮ۪ٹھ تہٕ پَتہٕ پیوٚو نہٕ تَتھ آب کِہیٖنۍ سُہ چھِ مےٚ وٕنۍ تہِ چلان سُہ چھِ واریاہ زیادٕ أصٕل پرٛوٚڈَکٹ ٲسۍ سۄ سۄ ٲسۍ واریاہ زیادٕ کالٹی ہٕنٛز تہِ اَصٕل تہٕ بیٚیہِ اوس تَتھ واریاہ زیادٕ اورٕ تہِ ٲسۍ سۄ واریاہ زیادٕ ٹھیٖک آمٕژ یُتھٕے مےٚ سۄ وۄنۍ ٲنۍ وۄنۍ ییٚلہِ تَتھ ٹایِم تہِ گوٚو وٕ گٔے لٔج سۄ خراب گژھِنہِ خراب یُتھٕے سُہ گٔے تہٕ نی مےٚ بیٚیہِ یہِ کیٛازِ کہِ تَتھ اوس واریاہ زیادٕ ٹایِم تہِ درٛاو تَتھ لوٚگ مےٚ واریاہ زیادٕ برٛکھ تہِ سۄ پھٕٹ نہٕ کیٚنہہ تہِ کَرنٲو مےٚ سُہ ٹھیٖک لٔگۍ مےٚ تَتھ رۄپیہِ ہَتھ بیٚیہِ تہٕ پَتہٕ ٲنۍ مےٚ واپَس تہٕ لٲج مےٚ پَتہٕ یُتھٕے مےٚ بیٚکہِ ساتہٕ گٔے خراب مےٚ لگٲیمَس نہٕ پونٛسہٕ کِہیٖنۍ مےٚ دوٚپ مےٚ چھٕنہٕ سُہ گوٚو فُضوٗل لگاوٕنۍ پونٛسہٕ وۄنۍ کَتہِ لَگاوَو پونٛسہٕ تہٕ ژھٕنۍ مےٚ سۄ ترٲوِتھ مگر سُہ ٲسۍ واریاہ زیادٕ اَصٕل تَتھ پیٚیہِ واریاہ زیادٕ آب تہِ پٮ۪ٹھ تیٚلہِ گٔے سٔہ خراب نَتہٕ گژھِ ہے نہٕ سُہ کیٚنہہ سُہ چھِ میٛٲنۍ غلطی مگر ٲسۍ سُہ واریاہ زیادٕ اَصٕل کمپنی ہٕنٛز تہِ کالٹی تہِ تہٕ بَس یوٗتٕے